ہیٚلو سلام علیکُم اے سٮ۪کھ چھَو حظ کٕنٕنۍ کیٚنٛہہ مےٚ حظ آسہٕ سیٚکہِ گاڑِ زٕ ضروٗرت تہٕ وَلہٕ بہٕ وٲژٕس تیٚلہِ صُبَحن ہے اَدٕ حظ بہٕ حظ وٲژٕس چلو جناب شُکریہ